ڈیوری منٛز ہسا چھِ یِوان اسہِ واریاہ مُشکلات چھِ یِوان ٹریفِک جام ییٚلہِ گژھان چھُ بٲرِش چھِ آسان تتھ منٛز ہسا چھُ اسہِ واریاہ مُشکل گژھان رنُن چھُ پٮ۪ون باتھ روٗمُک چھُ مُشکل گژھان اورٕ یورٕ نیرُن چھُ گژھان مُشکل مُشکلات چھِ واریاہ یِوان اسہِ یِتُھے بٲرشہِ ہُنٛد موسم چھُ آسان تتھ منٛز ہسا چھُ اسہِ گژھان مُشکل نٮ۪بر نیرُن أسۍ ہسا چھِ پھسان واریاہن دۄہن أتی ٹریفکس منٛز منٛزٕے اسہِ ہسا چھِ تمہِ حساب یِوان واریاہ مُشکلات چھِ یِوان واریاہ زیادٕ مُشکلات چھِ یِوان تمہِ حسابہٕ ییٚلہِ أسۍ نٮ۪بر چھِ گژھان گرمی ہُنٛد چھُ موسم آسان گرمس منٛز ہسا چھِ گژھان اسہِ واریاہ مُشکلات واریاہ زیادٕ مُشکلات بیٚیہِ ہسا گٔے اکہِ ؤری اسہِ گٔے کٲم أسۍ ہسا گٔے نٮ۪بر دہلی تتہِ ہسا سمکھیٚیہِ اسہِ یِم گُنٛڈٕ تِمو ہسا نی اسہِ بٔٹوٕ نیوٗکھ پونٛسہِ نِیَکھ سُہ مُشکلات تہِ ہسا چھُ یِوان اسہِ منٛز اٮ۪کسہِ ڈنٹن ہُنٛد چھُ واریاہ خطرٕ یِوان اورٕ اورٕ ہسا چھِ اتھ روڑ تہِ واریاہ زیادٕ مُشکِل واریاہ زیادٕ خراب اسلیے چھِ واریاہ مُشکلات یِوان